اَتھ منٛز چھِ زٕ قسٕم آسان تُرٛو تُرٛوٹ چھِ آسان اَتھ منٛز پَنٛجٲبۍ چھِ آسان کٲشٕر چھِ آسان گاڑَن اَتھ منٛز چھِ قسٕم اَکھ زٕ آسان زٕ ژور آسان تہٕ بہٕ چھُس کھیٚوان ٲں بہٕ چھُس کھیٚوان زیادٕ پَنٛجٲبۍ گاڑٕ چھِ آسان اَکھ قسٕم تہٕ أسۍ چھِ تِمٔے چھِ کھیٚوان ما واریاہ چھِ پی لوٗکھ چھِ کران پرٛیٚفَر زیادٕ کھیٚنۍ یِمٔے پنٛجٲبی گاڑٕ بہ نَسبتہ کٲشِر گاڑُو نِش